فٔسٹ پرٛوڈَکٹ ییٚمیُک بہٕ پازِٹِو اٮ۪کسپیٖریَنس تۄہہِ سۭتۍ شیر کَران چھَس یَژھان سُہ گوٚو کولگیٹ وِزبٕل وایٹ ٹُتھ پیسٹ یُس زَن واریاہ اَصٕل پرٛوڈَکٹ چھُ یُس زَن میٛٲنِس بَجٹَس انڈَر چھُ تہٕ بیٚیہِ ٲسۍ اَتھ واریاہ اَصٕل فٲیدٕ اَمہِ سۭتۍ چھِ دَنٛد چَمَکوٕنۍ صاف ٲسَس چھُنہٕ مُشُک روزان کینٛہہ یہِ چھُ واریاہ اَصٕل پرٛوڈَکٹ اَمہِ سۭتۍ چھَنہٕ ٲسَس ایٚلَرجی تہِ نیران کینٛہہ تہٕ یہِ چھو واریاہ اصل بیٚیہِ ووت مےٚ یہِ میٛٲنِس دِنہٕ آمٕتۍ وَقتَس پٮ۪ٹھٕے آو یہِ مےٚ نِش تہٕ مےٚ پیوٚو نہٕ اَمہِ پابَت ہور یور کَرنٕچ کانٛہہ تہِ ضٔروٗرت